بہٕ حظ چھَس یَژھان یِم حظ زَن بانٛڈی پوراہَس منٛز چھِ تہوار یِوان مَناونہٕ ییٚتہِ حظ چھِ واریاہ تہوار حظ چھِ یِوان ییٚتہِ مَناونہٕ گۄڈٕنیُکُے تہوار چھُ ییٚتہِ یِوان مَناونہٕ لۄکٕٹ عید حظ عید الفطر حظ چھُ ییٚتہِ یِوان مَناونہٕ تَمہِ برٛونٛہہ حظ چھِ أسۍ اکھ شَب تہٕ بَران ییٚتہِ چھُ اَکھ بٔڑ بار زِیارت حظ چھِ بَب شُکُر دیٖنُن یا دسگیٖر صٲبُن چھُ یَتھ زَن عامہِ شریٖف تہٕ چھِ وَنان تَتہِ حظ چھِ یِوان أسۍ تور چھِ أسۍ واریاہ لُکھ حظ سٔمِتھ رٔلِتھ ؤلِتھ گَژھان حظ بیٚہوان حظ تَتہِ دۄہ راتس حظ بیٚہوان شَبَس تہٕ تَتہِ حظ قُرانٕچ تِلاوَت تہٕ حظ چھِ أسۍ کَران تَتہِ قُرانٕچ تِلاوَت تہٕ حظ چھِ أسۍ تَتہِ کَران بیٚیہِ حظ چھِ أسۍ باقٕے دعا تہٕ دٲے خٲر حظ منٛگان بیٚیہِ حظ گوٚو بیٛاکھ ییٚتہِ چھُ زَن دِوالی تہِ چھُ ییٚتہِ بَناوان ییٚتہِ زَن یہِ آرمی کٮ۪مپ چھِ ییٚتہِ تَتہِ چھِ یِوان تِم یِم زَن تِم نان مُسلمان چھُ آسان غیر مُسلمان تِم حظ چھِ ییٚتہِ ہولی بَناوان دھُم دھام پٲٹھۍ حظ چھِ تِم ہولی حظ چھِ تِم بَناوان حظ بیٚیہِ حظ گوٚو ییٚلہِ اَسہِ عیٖد الاضحیٰ چھُ آسان أسۍ حظ چھُ بَجہِ عیٖز پٮ۪ٹھ چھِ أسۍ قُربان حظ کَران أسۍ چھُ تَمہِ دۄہ چھِ أسۍ یا تہِ چھُ أسۍ گُپَن ماز چھُ أسۍ قُربان کَران گُپنہٕ نَتہٕ چھِ أسۍ کَران کَٹھ کیٚنٛہہ یا تیٖر ویٖر چھِ أسۍ قُربان حظ کَران تِم تہوار تہِ چھِ ییٚتہِ مَناونہٕ یِوان حظ یُس زَن لۄکٕٹ عیٖد چھُ حظ آسان تَمہِ دۄہ چھُ أسۍ روزدَر حظ بیٚہوان رٮ۪تہٕ کِس رٮ۪تَس حظ چھِ أسۍ گۄڈٕ روزدَر حظ بیٚہوان کھٮ۪وان چٮ۪وان چھُنہٕ کیٚنٛہہ روزدَر حظ چھِ بیٚہوان قُران چھُ پَران تِلاوَت حظ چھِ کَران سُہ تہوار تہِ چھُ ییٚتہِ حظ مَناونہٕ یِوان پَتہٕ حظ گوٚو یُس لۄکٕٹ عید چھُنہٕ حظ آسان تَمہِ پَتہٕ حظ چھُ ڈاے رٮ۪تھ حظ چھِ گژھان تَمہِ پَتہٕ تَمہِ پَتہٕ حظ چھُ أسۍ بٔڑ عید حظ بَناوان البتہٕ حظ یُس زَن شَبہِ قدٕر حظ چھُ آسان لَک لۄکٕٹ عید زَن یُس زَن آسان چھُ تَمہِ دۄہ چھِ شَبہِ قدٕر حظ یِوان مَناونہٕ عیٖز برٛونٛٹھ ترٛےٚ دۄہ چھُ سُہ یِوان حظ شَبہِ قدٕر مَناونہٕ حظ یہِ تہِ چھِ ییٚتہِ بوٚڈ بارٕ تہوار حظ یِوان مَناونہٕ بیٚیہِ چھُ ییٚتہِ باقٕے تہٕ فٮ۪سٹِوَلٕز یِوان مَناونہٕ اوترٕ یا یُس زَن یہِ وَنٛدٕ زٕ ساس ترٛوٚوُہ چھُ تَمہِ دۄہ تہٕ حظ آو ییٚتہِ بوٚڈ بار فٮ۪سٹِوَل یُس زَن تہوار آو سُہ آو گُریز علاقَس منٛز یُس زَن کٮ۪تھسَن ایریا حظ چھُ گُریزٕچ بٔڑ بار ویلی چھُ گُریز بانٛڈی پوٗرٕچ اَکھ ویلی تٔتی حظ آو سُہ تہوار حظ مَناونہٕ تَتہِ حظ چھُ واریاہ یہِ لُکھ چھِ تَتہِ حظ رَلان تَتھ منٛز چھُ آسان زَن کٲشٕر چھُ آسان سِکھ بٔکٕروال گُجِرۍ چھِ تَتھ منٛز پاٹسِپیٹ حظ کَران تَمہِ دۄہ حظ چھِ یِوان تَتہِ ڈول تہٕ ڈرٛم حظ چھِ تَتہِ یِوان واینہ حظ